ہیٚلو وعلیکُم اسلام اسلام ٹھیٖک ژٕ وَن مےٚ اکھ کَتھ یہِ میٚوٕ کٍتِس کٕنَان تُہۍ اَسہِ چھِ کیلہٕ کیٛنٛہہ کیلہٕ کیلہٕ چھےٚ نِنۍ کیلہٕ اکھ ہتھ وُہ حظ برابر مۅخصراکھ ہتھ وُہ رۄپیہِ اَمہِ ہیٛوٚر بۄن گَژھِ نہٕ حظ کِہیٖنٛۍ وۅنۍ اچھا یہِ ون یہِ کٔے سنٛگتر کیٛاہ سنٛگتر

نَمَتھ رۄپیہِ یِمو ہے چھُ مَگر خراب میٛٲنۍ کِنۍ صاف مال تھوٚومُت خراب مال تھوٚومُت کَتہِ چھُ یہِ چھُ خراب مال یہ چھُ خراب مال یہِ کَتہِ چھُ صاف مال یہ چھُ خراب مال کٍتِس تام دِیِو توتہِ کٍتِس تام دِیِو آ بہٕ نِمہٕ کیلہٕ تہِ چھِ نِنۍ سَنٛگتر تہِ چھِ نِنۍ مگرتھوڑا بہت گٔژھِ ریٹ کَرُن ڈاوُن تیٛلہِ نِمہٕ ہا ہٕٹہٕ مٕٹے کیٛاہ نِمہٕ بہٕ ییٛلہِ ریٹ آسہِ اصٕل پہمَت

آ بِلکُل دوٚیمہِ دۄہ آس بہٕ اَمی دوکانس چٲنِس پیٚٹھ مےٚ ون تہٕ یہِ کۭتس گَژھِ یہِ کۭتس گَژھِ مۄخصر دِمے بہٕ رۄپیس ڈۄڈ ہتھ تہِ کیٛازِ آ وۅنۍ چھِ نہٕ سنٛگتر صاف تہِ کِہیٖنٛۍ سنٛگتر تھوڑا بہت خراب پہن دٔرۍ وۅنۍ کیلہٕ چھِ تھوڑا بہت اصٕل توتہِ کیلہٕ چھِ توتہِ اصٕل کیلہٕ چھِ توتہِ اصٕل تہٕ سنٛگتر چھِ لگ بگ خراب اتھ کیٛاہ چھِ تھوڑا بہت چھِ کیلہٕ اصٕل سنٛگتر پوٗرٕ خراب ولہٕ حظ سنٛگترن کٔرِو تھوڑا بہت واریاہ کم کیٛازِ اتھ چھِ سنٛگتر خراب سنٛگتر دٔرۍ باسان واریاہ

آ اچھا یِم اچھا یِم دٲن کٍتِس چھِ

زٕ ہتھ حظ اَکھ ہتھ تہٕ وُہ رۅپیہِ چھِ دِوان برٛونٛہہ کَنۍ دوکانٛدار مےٚ ژٕ چھُک دِوان زٕ ہتھ رۄپیہِ مےٚ اَے مےٚ چھےٚ پےَ مگر ژٕ کیٛاہ ژٕ حظ چھُک گٹہٕ کارُک درٛۄجر درٛۄجر تہِ چھُ پوٚز مگر پَتہٕ کٍژا درٛۄجر چھِ ژٕے چھُک زیادٕ بلاے ریٹاہ ونان یارٕ ریٹ چھَنا مگر زیادٕ ونان ژٕ

تےَ چھِ صحیح کَتھ مگر اتھ چھِ ہُتھ چھِ کالٹی آسان اکھ یتھ چھِ کالٹی بیٛاکھ نہ بیٚیہِ چھِ دٔرۍ پَہن اتھ دٔرۍ واریاہن دٮ۪ل بٔڈ کالٹی کیٚنٛہہ وَلہٕ حظ موخصر کٔہے کَر حظ رۄپیس ترٛےٚ ہتھ دِمے سٲرسٕے کارس مۅکلاو ٹھیٖک چھِ حظ